اسلام علیکُم مےٚ حظ اوس کیب اکھ بُک کَرٕنۍ مےٚ چھُ صُبحس زٕ بجے فلایٹ مگر مےٚ چھُ اوٚڈ گَنٹا برونٛٹھٕے اِیرپوٹ واتُن اَسہِ لَگہِ کۄپوارِ پیٹھ واریاہ زیادٕ ٹایم اَسہِ چھُ کۄپوور واتُن تمہِ پَتہٕ دروگمُل دروٚگمُلۍ پیٹھ سوپور سَنٛگروٗم سَنٛگرام چھُ ہاے وے یَس کٲم تہِ چَلا ییٚمہِ وَجہِ سۭتۍ اَسہِ تَتہِ ٹایم تہِ ہیٚکہِ لٲگِتھ تمہِ پَتہٕ چھُ پَٹنہٕ آسان ٹریفِک جیم تَتہِ ہیٚکہِ اَسہِ واریاہ زیاد ٹایم لٔگِتھ أسۍ گَژھو ٹایمَس پیٹھ ایرپوٹ واتٕنۍ اَسہِ لَگہِ مین سِٹی پیٹھٕ تہِ ایرپوٹ تام واریاہ زیادٕ ٹایم مےٚ چھُ واریاہ زیادٕ ضروٗری ایرپوٹ واتُن مےٚ چھِ ڈیلی ہٕنٛز فلایٹ مےٚ چھُ دہلی مَنٛز اِگزام تِم وَجہِ سۭتۍ ہیٚکہِ نہٕ بہٕ کَہٕنۍ تہٕ رِسک تُلِتھ مہربٲنی کٔرِتھ تُہُنٛد ڈرایوَر گَژھِ ٹایمَس پیٹھ واتُن تَوَے کٔر مےٚ اکھ دۄہ برونٛٹھٕے تہٕنٛز کیب بُک تُہُنٛد ڈرایوَر گَژھِ مےٚ ٹایمَس پیٹھ واتُن مےٚ گَژھنہٕ کٕہٕنۍ پرابلِم فیس پِن کَرٕنۍ کیب گَژھِ واریاہ زیادٕ اصل آسٕنۍ تَتھ گَژھنہٕ کانٛہہ پرابلم آسٕنۍ سُہ گَژھنہٕ اَسہِ وَتہِ مَنٛز خَراب گَژھٕنۍ ییٚمہِ وَجہ سۭتۍ ہیٚکہِ مےٚ واریاہ زیادٕ مُشکِلات اِتھ کیب گَژھِ واریاہ زیادٕ صاف آسٕنۍ کراے ہُنٛد ہے زیو نہٕ تُہۍ کَہیٖنۍ تہِ ٹیٚنشَن اگر تُہُنٛد ڈرایوَر مےٚ وَقتَس پیٹھ ایرپوٹ واتنایہِ تٔمِس دِمہٕ بہٕ ٹِپ تہِ مگر سُہ گَژھِ مےٚ وَقتَس پیٹھ ایرپوٹ ڈراپ کَرُن تکیاز میانہِ خٲطرٕ چھِ یہِ فلایٹ واریاہ زیادٕ ضروٗری بہٕ ہیٚکہِ نہٕ کُنہِ تہِ صورتَس مَنٛز پَنٕنۍ فلایٹ مِس کٔرِتھ مہربٲنی کٔرِتھ تُہُنٛد ڈرایوَر گَژھِ میٲنِس ایٚڈرَسَس پیٹھ ٹایمَس پیٹھ واتُن تہِ تیٚلہِ ہیٚکہِ سُہ مےٚ ٹایمَس پیٹھ ایرپوٹ تہِ ڈراپ کٔرِتھ